مےٚ اوس کوٚرمُت فِلِپ کاٹ پٮ۪ٹھ آرڈر اَکہِ دۄہ فراک اکھ ٹاپ مطلب سُہ اوس شاٹ فِراک مےٚ چھُ شاٹ فراک پَسند بہٕ چھَس نہٕ زیادٕ زِیٖٹھ لَگاوان کِہیٖنۍ تہِ ییٚلہِ مےٚ سُہ آرڈر کوٚر تَتھ اوس مٮ۪ٹیٖریَل زَبردست واریاہ زیادٕ اَصٕل مٮ۪ٹٖریَل یِتھُے سُہ گرٕ ووٚت مےٚ دوٚپ اَتھ آسہِ نہٕ خاص کیٚنہہ دیُن ترٮ۪ن ہَتن آسہِ کُرتہٕ مےٚ دوٚپ یہِ کیاہ آسہِ کِہیٖنۍ تہِ نہٕ ییٚلہِ سُہ گرٕ ووٚت ییٚلہِ سُہ لوٚگ مےٚ مطلب فِٹِنگ ٲسۍ تَتھ زَبردست نٔرۍ یِم تَمہِ ٹایپٔکۍ مےٚ تَتھ ٲسۍ مطلب وُچھمٕتۍ آمٕتۍ ٲسۍ سُہ ٹَمہِ ٹایپُک زوٗٹھ یوٗتاہ مےٚ اوس تھومُت سُہ اوس تِتھُے ییٚلہِ مےٚ سُہ وُچھ سُہ اوس مٮ۪ٹیٖریَل زَبردست ییٚلہِ سُہ گرٕ ووٚت تَتھ گۄٚو مےٚ آز لگان ڈوٚڑ ؤری بیٚیہِ چھُ سُہ ؤنۍ تہِ نٔے بہٕ چھَس سۄ بہٕ چھےٚ سن سۄ گرِ لگان بہٕ چھَس سۄ اورٕ یورٕے ونہِ تہِ نِوان لَگٲوِتھ یہِ گوٚژھ ؤنۍ تہِ چھُس لَگان مےٚ چھِ سٲری وَنان کَر چھُ یہِ اونمُت یہِ کُرتہٕ یہِ نٔے مطلب سُہ دراو زَبردست کُرتہٕ سُہ چھُ مےٚ گۄڈٕنُک سُہ اکھ چیٖز یَتھ مےٚ پوٚزِٹیٖو چھُ فیٖڈ بٮ۪ک ؤنیُک تام دیُتمُت کیازِکہِ سُہ اوس تِتھُے چیٖز مےٚ ٲسۍ نہٕ اُمیٖدٕے نہٕ سُہ کیاہ آسہِ تِژھ چیٖز سُہ اوس واریاہ زیادٕ اَصٕل بیٚیہِ کَمَس رٮ۪ٹَس منٛز آز اَگر أسۍ بازرٕ چھِ اَنان کانہہ کُرتہٕ سُہ چھُ آسان ساسس دوٚن اسَن پَندہَن شَتَن تَتھ چھُنہٕ تَتھ چھُنہٕ نٮ۪ران حدٕ کھۄتہٕ حد چھِ نٮ۪ران تَتھ ترے ہَفتہٕ یا ژور رٮ۪تھ بیٚیہِ چھُ اَگر رَنگ آسٮ۪کھ رَنگ تہِ چھُکھ ڈَلان بیٚیہِ اَگر یہِ آسہِ شرک تہِ چھِ گژھان نہ گوٚو سُہ شرنک نہ دراو نہ ڈوٚل تَتھ رَنگ نہ گوٚو تَتھ بیٚیہِ کیٚنہہ مطلب نہ گوٚوُس نہ نہ گوٚو تَتھ کیٚنہہ نہ ژوٚن سُہ اَڈٮ۪ن أڈۍ مٮ۪ٹریٖیل چھِ آسان جَلدی تٔمۍ چھِ تَنن تٔمۍ چھِ پَتہٕ ژینان سُہ تَنوتہِنہٕ کِہیٖنۍ سُہ دارو زَبرست سُہ مٮ۪ٹریٖیَل مےٚ سُہ چھُ گۄڈٕنیُک فِلِپ کاٹ پٮ۪ٹھ کوٚرمُت آرڈر چیٖز یَتھ مےٚ ٲسۍ سٲری وَنان فِلِپ کاٹَس پٮ۪ٹھ چھِنہٕ چیٖز آسان اَصٕل کِہیٖنۍ تہِ مےٚ دوٚپ بہٕ تہِ کرٕ اٮ۪کسپِرٮ۪نٔس بہٕ تہِ وُچھٕ اکھ چیٖزا ییٚلہِ مےٚ سُہ کوٚر مَگر مےٚ باسٮ۪و تمیُک اٮ۪کٔپِرٮ۪نس واریاہ زیادٕ پوٚزِٹیو